سٲنِس بَڈگامَس منٛز کٔر واریاہ زیادٕ کٲم فار ایٚگزامپٕل نَریگاہ وٲلۍ چھِ یا واٹَر شڈ دِتُکھ ہَر کانٛہہ کٲم کٔر تمو اَصٕل پٲٹھۍ چاہے کانٛہہ نٲلۍ ٲسۍ بَناوٕنۍ دویو سایڈو ترٲوُکھ تَتھ آر سی سی یا واٹَر شڈ دِتُکھ تَتہِ ییٚمہِ سۭتۍ گامکٮ۪ن واریاہَن لُکَن یا بڈگٲمۍ ڈِسٹرکَس منٛز ہَر کُنہِ جایہِ وٲت لُکَن سہوٗلیت کہِ ہر کانٛہہ چھَکان تمو ذٔریعہِ آب پَنُن گَرٕ نِتھ